مےٚ کَرے دوٚیِم پروڈَکٹ آڈَر سُہ کرے مےٚ مُبایل مےٚ چَلوو سُہ واریاہَس ٹایمَس مُبایل تتھ مَنٛز آے مےٚ واریاہ فیٖچَر لَبنہٕ یِم مےٚ ایٚکسپیٚکٹ ٲسۍ نہٕ کٔرۍمٕتۍ کینٛہہ اتھ آسہِ امہِ حِساب یہِ پرابلم ییٖژاہ پرابلم یتھ آی سی گَرمان تتھ چارجِنٛگ ڈیسک چارٕج واریاہ لوٗز گَژھان تتھ بیٚیہِ گَژھان تتھ واریاہ پرابلم چھ تتھ گَژھان چارج گَژھان سلو دِوان واریاہ کم ٹایم بیٹری تِم چیٖز وٕچھۍ مےٚ تتھ بیٚیہِ تتھ لُک یُس موبایلَس اوس یُس مےٚ گۄڈنیٚتھ آڈَر کَرے مطلب مےٚ اوس باسان یہِ آسہِ واریاہ اصل اتھ ٲسۍ واریاہ پرابلم تمے چیٖز تَلہٕ کَرے مےٚ یہِ آڈَر یہِ پروڈَکٹ اتھ چھِ واریاہ پرابلم بیٚیہِ چھِ اتھ ڈِسپلے تہِ واریاہ مَطلَب واریاہ خَراب اتھ چھُنہٕ یِوان تمہِ حِساب مَطلَب ڈِسپلے یَس مَنٛز اتھ یِوان وٕچھنہٕ کینٛہہ یِتھ کنۍ باقی موبایلَن چھ آسان ڈِسپلے اتھ چھِ واریاہ ڈِسپلے مَطلَب سَستہٕ ڈِسپلے لٲجمٕژ بیٚیہِ چھ اتھ آی سی چھُ اتھ تَتان پٔتۍ کِن جارجِنٛگ تہِ نیران واریاہ کم ٹایم چارجِنٛگ گَژھِ ہا واریاہ ٹایم دیُن یہِ اتھ چھُ واریاہ کم ٹایم چارج نیران بیٚیہِ سپیٖکَرَس تہِ پرابلم اگر فون کَران سپیٖکَر دِوان واریاہ آواز کم دِوان اتھ یِوان واریاہ آواز کم مےٚ کَرے راتھ تہِ کال اَتہِ یِوان آواز کم پَتہٕ پیٚوان سپیٖکَر یَلہٕ تھاوُن یِم پرابلِمِز چھِ مےٚ اتھ موبایلَس مےٚ آو نہٕ یہِ پَسَنٛد کِہیٖنۍ بیٚیہِ کیاہ سا وٕچھ مےٚ بیاکھ چیٖز کہِ یُس یہِ مُبایل چھُ آسان یہِ چھُ چارج اتھ لَگان واریاہ ٹایم چارج گَژھنَس بہٕ اوسُس وَنان اتھ گَژھِ چارٕج جلدی فاسٹ چارج گَژھ اتھ چھُ لَگان واریاہ چارج ٹایم گَژھنَس تمہِ حِساب وٕچھ مےٚ اتھ چھُ واریاہ ٹایم لَگان یِمَن چھ اتھ مَطلَب یِم کالٹیٖز آسہ نہٕ مےٚ ایٚکسپیٚکٹ کَرمَژٕ کینٛہہ نَتہٕ چھِ باقی چیٖز اصل اتھ یِم چیٖز چھِ اتھ واریاہ پرابلم کَران مَطلَب یِم چھِ اتھ بیڈ ایٚکسپیٖریَنس دِوان اَسہِ تہٕ پوٗرٕ یِم آسہٕ مےٚ سوٗنٛچمُتُے یِم چیٖز آسَن اتھ باقی چھُ یہِ اصل یِمے چھ اتھ پرابلم واریاہ اکھ چھ اتھ آی سی تَتان زیادٕ چارجِنٛگ پرابلم ڈِسپلے پرابلم بیٚیہِ سپیٖکَر پرابلم یمو سۭتۍ چھِ واریاہ دِکت یَتھ یِوان فونَس مےٚ کَرے واریاہَن فونن مَطلَب یِم تہِ مےٚ یار بَرادری چھِ تمو ووٚن مےٚ یہِ فون چھُ اصل پَتہٕ ییٚلہِ مےٚ وٕچھ تہٕ پَتہٕ گٔے یِم چیٖز یِم واریاہ پرابلم گٔے اتھ ییٖژاہ سایڈ اِفیٚکٹ چھِ اتھ